ہیٚلو وعلیکُم اسلام ٹھیٖک چھُوا آ آ تُہۍ کٕم چھُو اَچھا اَچھا کیٛاہ دٔلیٖل خٲرٕے اوسا اَچھا

اَز کَتھ چھُے ژےٚ دود باسان ژےٚ کیٛاہ دَوا اوسُے مےٚ دیُتمُت اَچھا اَچھا اَچھا سُہ چھَکھا کھٮ۪وان ژٕ سُہ چھُ اَصٕل دَوا تہٕ ژٕ یِکھا یوٗرۍ کِنہٕ بہٕ وَنَے ژےٚ یِتھَے پٲٹھۍ دَوا ژٕ کٔرۍزِ کٲم ژٕ ییٖزِ پَگاہ ماجہٕ سۭتۍ یور تہٕ بہٕ دِمَے ژےٚ ییٚتی دَوا تیٚلہِ بیٚیہِ اَگر اَگر تھوڑا یہِ گٔژھی تیٚلہِ کٔرۍزِ ژٕ آ کٲم تیٚلہِ کٔرۍزِ ژٕ کٲم ژٕ کھٮیٚے زِ دَوا گَرے تیٚلہِ دَوا تہٕ بہٕ وَنَے ژےٚ دوہُک ناو سُہ چھُ یِہَے شَربَت بِزوری اوسُے نا تِتھُے چھُے ژےٚ بیٛاکھٕ شَربَت توتہِ سِیاہ کیٛاہ شَربَت توٚتہِ سِیاہ چٮ۪ے زِ ژٕ بیٚیہِ کٔرۍزِ ژٕ کٲم بیٚیہِ أنۍزِ مَوَل چھِنہٕ مَوَل آسان گَر ہیٚلو ہیٚلو مَوَل چھِنا آسان گَرِ دُکانَس وُکانَس پٮ۪ٹھ تہٕ تیٚلہِ کٔرۍزِ ژٕ کٲم سُہ أنۍزِ ژٕ سۄ پاک نٲوۍزِ ژٕ پَتہٕ کٔرۍزِ کٲم پَتہٕ چھٔلۍزِ نَرِ وَرِ کھۄر شۄر اَتھٕ وَتھٕ سورُے کیٚںٛہہ سرٛان تہِ اَگر کَرَکھ تَمہِ سۭتۍ تہٕ ژٕ ژَلی سورُے آ بیٚیہِ بیٚیہِ دِیُتوے نا سُہ توٚبرُک دانہٕ سُہ چھَکھ نا چٮ۪وان ژٕ بیٚیہِ بیٚیہِ دِژیٚوے مےٚ سُہ اِزبنٛد تہٕ سُہ تہِ ٲسۍ زِ زالان سہلٕے

بیٚیہِ ٲسٕکھ ونان ژٕ بیٚیہِ شَربَت توٚتہِ سِیاہ آ آ لیٚکھ شَربَت توٚتہِ سِیاہ اَچھا آ آ ژٕ ٲسکھا پانہٕ ٹھیٖک اَگر لوٚگُے چَکر تہٕ تیٚلہِ ایٖزِ یَپٲری تہٕ بہٕ دِمہٕ نظر پانہٕ تہٕ آ آ

یِتھٕ کٔنۍ توتہِ أکِس دۄن دۄہَن دۄن ترٛٮ۪ن دۄہَن تانۍ تہٕ اَگر نہٕ باسے ژٕ ییٖزِ تیٚلہِ یوٗرۍ بہٕ وُچھٕ تیٚلہِ پانَے کیٛاہ چھُِ اَدٕ کیٛاہ وعلیکُم اَدٕ بِہِو اَدٕ کیٛاہ اسلام وعلیکُم وعلیکُم